ہیٚلو اسلام علیکُم طاریٖق صٲب چھِو حظ آ ڈِسٹرک بانٛڈی پورا پٮ۪ٹھ تُہۍ چھُو حظ یہِ ٹٔرٕپ اونَر آ بہٕ چھُس چیٖور رٮ۪ڈٕس کَپٹین فیروز تہٕ اَسہِ تُہۍ چھِو یہِ اَتہِ ٹیٛورنامٮ۪نٛٹ ورنامٮ۪نٛٹ آرگنایِز کَران تہٕ اَسہِ حظ اوس تھاوُن میچ اَسہِ گوٚژھ اَتہِ سٍتی شِواہس منٛز پُلے گرٛاوُنٛڈ چھِ یِہَے اوس اَسہِ وُچھُن ٹٔرٕپ کَر میٚلہِ اَسہِ تاکہِ أسۍ گِنٛدہو میچ حظ اَسہِ حظ چھِ میچ تھوٚومُت اَکوُہ حظ اَکوُہ اکتوٗبر آ آ میچ حظ چھِ اَسہِ تھوٚومُت حظ ڈِسٹرک گانٛدَربَلَس سۭتۍ حظ سافا پوٗراہَس سۭتۍ

نہَ وۅنۍ اگر تُہۍ سُہ چھُنہٕ حظ ایولیبلٹی کیٛاہ آسہِ اَمِچ اَسہِ حظ چھِ فرینٛڈلی میچ گِنٛدُن تاکہِ مطلب بِہِتھ چھِ تنٛگ یِوان اَمہِ وجہ سۭتٮ۪ن دَپے اَسہِ تھوڑا انٹرٹین کَرو أسۍ اَسہِ گوٚو اَز یعنی کہِ اَز گوٚو واریاہ ٹایم روٗدٕے پٮ۪وان اَمہِ کہِ وجہ سٍتۍ موسم خراب چھِ أسۍ روٗدۍ گَری بِہِتھ أسۍ ٲسۍ دَپان أسۍ گِنٛدو میچا ویچا تاکہِ تھوڑا ایگزسایز گژھِ رِفریش گژھو اَمی موٗجوٗب اوس اَسہِ حظ میچ گِنٛدُن حظ